مےٚ چھُ تلِتھ ماز واریاہ سٮ۪ٹھاہ پَسنٛد تَتھ چھِ أسۍ قٕسمٕکۍ مصالہٕ ترٛاوان تَمہِ سۭتۍ چھُ تَتھ سٮ۪ٹھاہ مَزٕ گژھان تہٕ بہٕ چھیٚس سُہ واریاہ پسنٛد کران